اسلام علیکم تُہۍ چھِو حظ دیوٗسر کیب سٔروِس پٮ۪ٹھن اسہِ ٲسۍ کیب اکھ بُک کٔرمٕژن اسہِ اوس گژھُن سرینگر تامتھن مگر تُہُنٛد یُس یہِ ڈرایور چھُ یہِ چھُنہٕ ؤنہِ آمتُے نہٕ اسہِ ووت أمِس واریاہ ٹایم فون ٹراے کران مگر یہِ چھُنہٕ فون تہِ تُلان ہُپٲرۍ چھِ ٹایمِنٛگ دۄہہِ بَجہِ اَسہِ چھُ تَمہِ برٛونٛہٕے واتُن تہٕ أسۍ چھِ یِژھان کہِ وۄنۍ کَرو أسۍ یہِ کیب کیٚنسلٕے یہِ ڈرایو تہِ چھُنہٕ فونٕے تُلان اَسہِ گژھِ پَتہٕ لیٹ